أسۍ ہسا چھِ روزان صحت منٛد لانٛگ بایکنٛگ ٹرپن پٮ۪ٹھ تِکیٛازِ أسۍ چھِنہٕ زیادٕ تیز پکان نہ چھِ أسۍ زیادٕ زو ژٹان أسۍ چھِ آرام آرام سان پکان دوٚیِم کتھ اسہِ ہسا پزِ بایِک ٹرپ منٛز ڈراے فروٗٹٕس کھیٚنۍ اسہِ پزِ ہلکہٕ ہلکہٕ غزا کھیوٚن ییٚمہِ سۭتۍ نہٕ انسان بٮ۪مار پیٚیہِ کینٛہہ اسہِ پزِ تریش سٮ۪ٹھاہ چینۍ اسہِ پزَن تمٕے چیٖز کھینۍ یِم سٲنِس صحتس ٹھیٖک آسَن یِم اسہِ طاقت دِن بیٚیہِ ہسا ییٚلہِ أسۍ کُن دوٗر چھِ گژھان ٹرپ پٮ۪ٹھ واریاہ دوٗر ییٚلہِ أسۍ کنٹنیوٗ چلاوو کینٛہہ گنٛٹن بایِک تیٚلہِ ہسا چھُ مےٚ تھوڑا باسان پین